ہیٚلو وعلیکُم سلام

اہَن حظ ماہرنہِ ماہرِنہِ پَلو چھُو تُلٕنۍ ٹھیٖک ییٚتہِ چھِ ڈِزایِنٕے ڈِزایِن ییٚتہِ چھِ سورُے فرٛیش مال نِیٛوٗ مال اہَن سا یِتھٕ پٲٹھۍ کَتہِ وَنے بہٕ ژےٚ گوٚبری کۭتِس کیٛاہ چھِ کٕنان آ سُہ چھِ پیٚوان واریاہ درٛۅگ سُہ چھُے گژھان پَنٛژاہ شیٚٹھ ساس سُہ چھُ ژےٚ پَنٕنۍ مرضی ژٕ سُہ مٔلۍ ہیٚتہٕ یا سُہ ژٕ کرایہِ پیٚٹھ نِتہٕ بہتر چھِی گژھان مٔلِی کیٛازِکہِ کِرایہِ پیٚٹھ چھُنہٕ تیٛوٗتھ گژھان کیٚنٛہہ کِرایہِ پیٚٹھ چھِ گژھان لگ بگ یہِ ترٕٛہ ساس تام کَتہِ چھُ درٛۅگ گژھان بازر چھَکھ ژٕ زانٛہہ درٛامٕژ تتہِ وُچھ تہٕ تتہِ کُس طوٗفان چھُ

اَہن سا ژےٚ چھُے توہیٖم چھِی کِنہٕ ژےٚ چھِی یہِ کَرُن تتھ ژےٚ چھِی کِرایہِ پیٚٹھ یہِ نیُن کِنہٕ ژےٚ چھِی ہیٚنۍ ٹھیٖک مگر لگیہِ بلایہِ تَتھ گوٚژھ نہٕ گَژھُن کِہیٖنٛۍ

یہِ چھِ عامٕے یہِ چھُ ڈرٛسٕے ڈرٛس چھِ درٛامٕتۍ سفیدَس منٛز چھِ گۄلٲبۍ چھِ کَلرٕے کَلر چھِ

اہَن حظ سُہ تہِ چھِ پیٚوان درٛۅگ نہٕ آ اَسہِ نِش چھُ کِرایہِ پیٚیہِ تتھ ییٚتہِ باہ ساس اگر دۄن دۄہَن گَژھِی تہٕ ژوٚوُہ اہَن حظ پَلو کیٚنٛہہ چھِس حظ سۭتۍ مگر یہِ اہَن حظ مۄخصَرٕے ووٚنمٕے نا ژوٚوُہ پتہٕ کیٛاہ گَژھِ پتہٕ زَن گَژھِ اکھ ہَتھ اور تہٕ اکھ ہَتھ یور بیٚیہِ کیٛاہ ہیٚکہِ گٔژھِتھ بیٚیہِ کوٗتاہ کرٕ چلو

مالنہِ أنۍ زیٚوس سۭتۍ چلو چلو وعلیکُم سلام